وعلیکُم سَلام اَہَن حظ أسۍ چھِ بیکری شاپ پٮ۪ٹھ اَہَن حظ تۄہہِ حظ میلیو اَصٕل بیٚسٹہٕ کالٹی ہُنٛد ژوٚٹ أسۍ چھِ تَتھ منٛز اَصٕل میٹیٖریَل اِستعمال کَران تاکہِ سٲنۍ کَسٹٕمَر تہِ گژھان خۄش اَہَن حظ آ تُہۍ حظ میلیو ڈیٹہٕ برٛونٛٹھٕے اَکھ دۄہ أسۍ چھِ کَران کوٗشِش سٲنِس کَسٹٕمَرَس گژھِ اَصٕل پرٛوڈَکٹہٕ واتُن أسۍ چھِ اَتھ منٛز واریاہ اَصٕل میٹیٖریَل اِستعمال کَران تاکہِ یہِ ژوٚٹ گژھِ اَصٕل فرٛٮ۪ش روزٕنۍ واریاہَن دۄہَن اَہَن حظ آ تُہۍ حظ میلیو ایٚکٕسٹرا ژوٚٹ تہِ البتہٕ دِمہو أسۍ تۄہہِ ڈِسکاوُنٛٹ تہِ دِمہو أسۍ أسۍ حظ چھِ کوٗشِش کران سون کَسٹٕمَر گژھِ خۄش روزُن تاکہِ سون میٹیٖریَل واتہِ اَصٕل تِمَن تام ژوٚٹ تہِ روزِ اَصٕل اَہَن حظ آ سورُے میلیو کیمرول چھِ آسان پیسٹریٖز چھِ آسان پُڈِنٛگٕس تہِ چھِ آ تِم حظ تہِ میلَن تِم تہِ حظ میلَن آ آ شام تانۍ میلیو تۄہہِ یہِ ژوٚٹ اگر تُہۍ صُبَحن چھُ خانٛدَر نہَ حظ نہَ نہَ حظ نہَ یہِ چھِنہٕ خراب گژھان أسۍ چھِ اَتھ منٛز اَصٕل کالِٹی ہُنٛد میٹیٖریَل اِستعمال کَران أسۍ چھِ اَتھ منٛز واریاہ چیٖز مِلاوان تاکہِ یہِ روزِ واریاہَس ٹایمَس اَز گرمَس منٛز تہِ اَہَن حظ آیِس کرٛیٖم تہِ میلہِ اَ اَیِس کریٖم تہِ حظ میلہِ ڈیزٲٹ تہِ میلہِ پُڈِنٛگ تہِ میلہِ سورُے حظ میلہِ اَہَن حظ آ فرٛوٗٹ کَسٹٲرڈ حظ میلہِ فرٛوٗٹ کَسٹٲرز تہِ میلہِ اَہَن حظ آ تۄہہِ کَمہِ قٕسمُک کَسٹٲرڈ چھُو ضروٗرت اَہَن حظ آ صاف بیٚسٹ کالٹی ہٕنٛز حظ دِمہو تۄہہِ تَمہِ سۭتۍ چھِ سون کَسٹٕمَر تہِ خۄش گژھان تہٕ أسۍ تہِ چھِ خۄش گژھان بیٚیہِ چھِ أسۍ واریاہ کوٗشِش کَران یہِ کَسٹٕمَر گَژھِ سون تٲریٖف کَرُن اَتھ منٛز چھِ أسۍ تِتہِ اَصٕل میٹیٖریَل اِستعمال کَران اِنشاء اللہ اِنشاء اللہ دِمو سارنٕے ژوٚٹ تُہۍ گٔژھِو خۄش روزٕنۍ أسۍ دِمو سارنٕے ژوٚٹ اَصٕل ژوٚٹ واتہِ یہِ حظ چھُ آسان صُبحٲے نَیہِ بَجہِ پٮ۪ٹھ شامَن پانٛژَن بَجن تانۍ اَہَن حظ آ ہر کُنہِ دۄہ حظ اَتھوار چھِ آسان تھوڑا جلدی پَہَم گژھان اَہَن حظ آ أسۍ حظ چھِ ہوم ڈیٚلؤری تہِ کَران ژۅچہِ اَہَن حظ آ أسۍ حظ چھِ بٔرتھ ڈے کیک بَناوان ویڈِنٛگ کیک بَناوان أسۍ چھِ ہر کُنہِ قٕسمُک کیک بَناوان ییٚمہِ اَہَن حظ آ أسۍ حظ چھِ تھرٛی ڈی پرٛنٛٹ تہِ ترٛاوان أسۍ چھِ پوشہِ پرٛنٛٹ تہِ ترٛاوان اَہَن حظ آ أسۍ حظ چھِ کَران برٛایڈَل پیکِنٛگ أسۍ حظ چھِ کَران گِفٹہٕ پیکِنٛگ تہِ حظ چھِ اَسہِ کَران تِمَن اَہَن حظ آ أسۍ حظ چھِ واریاہ محنت کَران اَتھ کالٹی سُدھارنَس منٛز أسۍ حظ چھِ اَتھ واریاہ بیٚسٹہٕ کالٹی اِستعمال کَران تاکہِ سون کَسٹٕمَر گژھِ خۄش اَہَن حظ آ آ کیٛازِ نہٕ أسۍ ہٮ۪کوا تَتھ ناوٕ سۭتۍ ڈِزایِن تہِ بَنٲوِتھ أسۍ حظ ہٮ۪کو اَہَن حظ آ ؤنِو حظ تُہۍ کوٗتاہ آرڈَر چھُو کَرُن بیٚیہِ کیٛا کوٗتاہ چھِ واتناوُن اکھ دۄہ برٛونٛٹھٕے حظ میلہِ تۄہہِ ٹایمَس پٮ۪ٹھ میلہِ اَکھ دۄہ برٛونٛٹھٕے اَہَن حظ آ بیٚسٹہٕ کھۄتہٕ بیٚسٹ کالٹی حظ ژےٚ دِمو اَہَن حظ آ سٲنۍ ژوٚٹ حظ چھِ واریاہ ٹایمَس روزان اَہَن حظ آ برٛیڈ کیٛازِ میلہِ نہٕ میلہِ حظ بیٚیہِ الگ قٕسمٕچ برٛیڈ میلہِ اَہَن حظ آ کوٚت چھُ واتناوُن یہِ اَدٕ سا